اَلسلامُ علیکُم وَرحمتہ اللہ وَبَرَکاتہوٗ مےٚ چھِ ناو عشرَت پازِٹِو اٮ۪کٕسپیٖریَنٕس تَمہِ پرٛوڈَکٹٕچ یُس مےٚ گۄڈٕنٮ۪تھ گَرٕ اوٚن سُہ گوٚو واشِنٛگ مشیٖن واشِنگ مشیٖن گَرٕ اَنٛنہٕ سۭتۍ آو مےٚ واریاہ زیادٕ فٲیِدٕ یَتھ منٛز بہٕ گۄڈٕنٮ۪تھٕے وَنہٕ کہِ ٹایِم چھِ بچان وٕنۍکٮ۪نَس چھَس بہٕ تَتھ واشِنٛگ مشیٖن منٛز اَکے ساتہٕ واریاہ پَلَو ترٛاوان تہٕ تھاوان راوُنٛڈ لٲگِتھ تَمہِ پَتہٕ چھَس بہٕ ہٮ۪کان گَرٕچ باقٕے کٲم تِیٖتِس کالَس کٔرِتھ تَمہِ پَتہٕ یوٚتَستامَتھ موسمہِ سرماہُک سوال چھِ ییٚلہِ تۭر چھےٚ وۄنۍ آسہِ واریاہ زیادٕ تۭر اَتھ منٛز چھِ یُس اَتھ اَکھ اوپشَن چھِ ییٚمہِ سۭتۍ یِوان چھِ سِپِن کرنہٕ تَمہِ سۭتۍ چھَس بہٕ پَلَو ہۄکھناوان تہٕ تَمہِ سۭتۍ چھِ ٹایِم بچان پَتہٕ چھِ پٮ۪وان پرٛٮ۪س وغیرہ کَرُن یوٚتَن تہٕ پٮ۪وان چھِ گژھان چھِ پَلَو تیار یعنی اگر اِنسانَس کَمٕے پَلَو تہِ آسَن وٕ چھِنہٕ ہوٚکھناونَس پٮ۪وان پرٛارُن کِہیٖنۍ تِنہٕ یِم باسے مےٚ اَ پازِٹِو چیٖز بیٚیہِ وَنہٕ بہٕ سٲلِمو کھۄتَن زیادٕ یُس مےٚ گۄڈٕنٮ۪تھ تہِ وۄن کہِ اَمۍ سۭتۍ چھِ واریاہ زیادٕ ٹایِم أکِس زَنہِ بچان تہٕ سُہ چھِ پنٛنِس پانَس تہِ چھِ ہٮ۪کان کِیَر کٔرِتھ تہٕ پنٛنٮ۪ن بَچَن تہِ چھِ ہٮ۪کان کِیَر کٔرِتھ مےٚ پٔرسٕنَل پٲٹھۍ وَنہٕ بہٕ کہِ مےٚ آو اَمۍ سۭتۍ واریاہ فٲیِدٕ میون واریاہ ٹایِم بچاو اَمہِ واشِنٛگ مٔشیٖن سۭتۍ یِمَن پَلوَن مےٚ گٲنٛٹہٕ زٕ گٲنٛٹہٕ ٲسۍ لگان تِم چھِ وٕنۍ ہٮ۪کان مےٚ أڑِس گٲنٛٹَس منٛز سِپِن تہِ گٔژھِتھ سورٕے کیٚنہہ ہٮ۪کان صابَن وابَن سورٕے کیٚنہہ مَکلٲیِتھ اِتۍ سٕے کالَس ٹایِم چھِ بچان باقٕے ٹایِمہٕ ہَن چھَس بہٕ وٕنۍکٮ۪نَس پتہٕ باقِیَن کامٮ۪ن ہٮ۪کان دِتھ یَتھ منٛز پَرُن چھِ یَتھ منٛز زَنہٕ گَرچہِ باقٕے کامہِ چھِ یَتھ منٛز پَنٕنۍ ہابی پٮ۪ٹھ تہِ چھِ ہٮ۪کان اِنسان تھوڑا بہت دھیان دِتھ بُکٕس تہِ چھِ اِنسان پَرٕ پٔرِتھ ہٮ۪کان اَمۍ سۭتۍ چھِ واریاہ فٲیِدٕ یِوان